بہٕ چھَس تٕہٕنٛز واریاہ زیادٕ شُکُر گُزار کہ تۄہہِ سَمجَوٕس بہٕ اَتھ قٲبِل تۄہہِ چھُو مےٚ کیٚنہہ سوالات دِتمٕتیٚن بہٕ کَرٕ کوٗشِش یِمَن ہُنٛد جواب دِنٕچ گۄڈٕنٮ۪تھٕے یُس سوال چھُو تُہۍ مےٚ وَنان تُہۍ چھُو معموٗلی زندگی مُعلِق پوٗچ وَنان یُس میٲنۍ معموٗلی زندگی چھِ بہٕ چھَس صُبحٲے شیٚن بَجَن پٮ۪ٹھ وۄتھان نماز پران نمازِ پتہٕ چھَس بہٕ پَنٛنِس کِچنَس منٛز گژھان گَرِکیٚن سۭتۍ کَتھ باتھ کران چاے چٮ۪وان مٔمی سۭتۍ واریاہَس ٹایِمَن بہوان تٔمۍ پَتہٕ چھَس بہٕ پَنٛنہِ سِٹیڈی پٮ۪ٹھ دیان دِوان پَتہٕ آسیٚن مےٚ کیٚنہہ ٹاپِکٕس پَرٕنۍ تِمَن پٮ۪ٹھ دیان دِوان تٔمۍ پَتہٕ چھَس بہٕ تلاش کران پَنٛنہِ ڈِگری کالجُک تورٕ چھَس بہٕ ترٛیٚن بَجَن پٮ۪ٹھ واپَس یِوان پَتہٕ چھَس بہٕ پَنٛنِس فیملی منٛز بیٚیہِ دٲخِل گژھان تَتہِ پٮ۪ٹھ چھَس بہٕ پَننیٚن گَرِکیٚن ساتھ دِوان کامہِ منٛز مدد دِوان تٔمہِ پَتہٕ چھُو تۄہہِ میون بیاکھ اَکھ سوال وَنان

فُڈ کُس چھُو تۄہہِ فٮ۪ورِٹ یُس میون فُڈ فٮ۪ورِت چھُ سُہ چھُ چِکَن تِکیٛازِ چِکَن اوس مےٚ بچپَن پٮ۪ٹھٕے واریاہ زیادٕ خۄش کران بیٚیہِ ٲسۍ برۄنٛہہ کالہٕ کیٚنہہ گَرِ تہِ چِکَن آسان تہٕ تٔمۍ تیٚلی چھِ مےٚ چِکَن واریاہ زیادٕ بیٚیہِ چھِ مےٚ رازما دال تہِ واریاہ زیادٕ پسنٛد لگان بَٹ چِکَن چھُ میون فٮ۪ورِٹ فُڈ تٔمۍ پَتہٕ چھُو تُہۍ بیاکھ سوال پرژھان فٮ۪ورِٹ کَلَر یُس میون فٮ۪ورِٹ کَلَر چھُ سُہ چھُ بیبی پِنٛک چھُ میون فٮ۪ورِٹ کَلَر بَچٕپَن پٮ۪ٹھٕے وٕنیُک تام چھَس بہٕ بیبی پِنٛکہٕ پَلَو زیادٕ لاگان یُس میون تٔمۍ پَتہٕ چھُو تۄہہِ فٮ۪ورِٹ پٔلیس بَو او میون وَنان یُس میون فٮ۪ورِت پٔلیس چھُ سُہ چھُ أہَر بَل أہَربَل چھُ أمۍ موجوٗب میون فٮ۪ورِت پٔلیس تِکیٛازِ یُس أہَربَل چھُ سُہ چھُ نٮ۪چرٕلی واریاہ زیادٕ بیوٗٹِفُل تٔمِکۍ ییٖتیاہ تعریٖف کَرَو تیٖتاہ چھِ کَم تِکیٛازِ یُس تَتیُک ہوا چھُ سُہ چھُ واریاہ زیادٕ نٮ۪چرَل یُس تَتیُکھ واٹَر چھُ سُہ چھُ ہیٚنڈرڈ پٔرسَنٛٹ پِوَر واٹَر یُس تَتیُکھ واٹَر فال چھُ سُہ چھُ سارِوی کھۄتہٕ زیادٕ بیوٹِیٖفُل یُس تَتیُک ماحول چھُ سُہ چھُ واریاہ زیادٕ اَصٕل تَتہِ چھُ جنگُل جنگُل چھُ مےٚ واریاہ زیادٕ پسنٛد کران تٔمۍ پَتہٕ چھُو تۄہہِ سکوٗل فریٚنٛڈَس مُعلِق سوال کوٚمُت یُس میون سکوٗل فریٚنٛڈُک سوال چھُ تَتہِ چھُ مےٚ کاکشَس سکوٗلُک فریٚنٛڈ ؤسیٖم باے یُس مےٚ وُنیُک تانۍ تہِ چھُ فریٚنٛڈ روٗدٕمُت یِم مےٚ بَچپَنَس منٛز واریاہ زیادٕ ہٮ۪لٕپ چھُ کوٚرمُت پَرنَس لیٚکھنَس منٛز چھِ مےٚ واریاہ زیادٕ مدد کوٚرمُت میٲنۍ ہر کانٛہہ ویٖکنیٚس سِٹرَنگٕتھ چھِ تٔمِس معلوٗم سپدان یُس مےٚ ہر کانٛہہ چیٖز ضروٗرَت اوس لگان سُہ اوس مےٚ تَتھ منٛز تٔمۍ پَتہٕ چھِ مےٚ بیاکھ اَکھ فریٚنٛڈ آسٕرا یُس مےٚ وٕنیُک تام تہِ فریٚنٛڈ چھِ تٔمۍ پَتہٕ چھُو تُہۍ وَنان سٔہ اَکھ ٹرپ یُس مےٚ یاد چھِ أسۍ گٔے پِکنِک تَتہِ گٔے اَسہِ کَنٛڈِشَن واریاہ زیادٕ خراب واریاہ زیادٕ خراب سٔہ چھِ مےٚ ؤنیُک تام یِم میٲنۍ فریٚنٛڈٕس ٲسۍ أسۍ گٔے أکِس جایہِ اَسہِ آو نہٕ پَتہٕ پَنُن سَر وَر آیہِ نہٕ اَتھِ کیٚنہہ أسۍ کھوٗژ واریا سُہ اوس سون خوفناک اَکھ مٔنٛزِل سُہ چھِ اَسہِ وٕنیُکھ تانۍ یاد اَسہِ پیو واریاہ زیادٕ سفر کَرُن تَتھ خٲطرٕ میانیٚن فریٚنٛڈَن تہِ چھِ سُہ وٕنکیٚن تہِ یاد أسۍ کھوٗژ واریاہ زیادٕ أسۍ ٲسۍ واریاہ زیادٕ تٔمۍ دۄہ لَکٕٹۍ تہِ أسۍ کھوٗژ تٔمۍ دۄہ واریاہ زیادٕ اَسہِ گوٚو نہٕ سَرَن سۭتۍ جلدی کَنٛٹیکٹ جلدی کِہیٖنۍ سُکوٗلُک اَکھ ایٚکٕسکَرشَن یہِ چھُ سُہ اَکھ ایٚکٕسکَرشَن یُس اَسہِ وٕنکیٚن تہِ یاد چھُ